السلام علیکُم حضرت مغل دربار پٮ۪ٹھ چھٕو حظ مغل دربار ریسٹورنٛٹ پٮ۪ٹھ آ حضرت مےٚ حظ کَریاو آرڈر مےٚ کَریاو فرایڈ موموز کَرے مےٚ زٕ بیٚیہِ اوس ہُہ اکھ اکھ سِمپل اکھ موموز اوس اکھ مےٚ کَرے یِم دۄنوے آرڈر مَگر تۄہہِ چھو کٔرمٕژ کٲم تۄہہِ چھو سوٗزمُت صرف ہُہ اکھ بیٚیہِ تروومُت کٔمۍ تام کیٚنٛہہ تام چِکن فرایز چھا تَتھ وَنان سُے چھُو تۄہہِ تروومُت سُہ اوس نہٕ تراوُن کِہینۍ یُس یُس مےٚ ضرورَت اوس سُہ سوٗزوٕے نہٕ وۄنۍ سوٗزوٕ اور تۄہہِ بدل چیٖز یہ چھُ گژھان مُشکِل وۄنۍ چھےٚ مےٚ ییٚتہِ پٮ۪ٹھن نیُن وۄنۍ راتھ کیُتھ وۄنکیہ ؤنٛکیٚس بَجے باہ بجے سَتووُہ مِنٹ ؤنٛکہِ پتھ کُن کیاہ نیرٕ بہٕ ییٚتہِ وۄنۍ تہٕ وۄنۍ یِمہٕ بہٕ اور وۄنۍ کٔرِو فَٹوفٹھ مہربٲنی کٔرۍتو وۄۍ کیٚنٛہہ سا یہِ سوٗزِو جلدی پہمَت یوٗرۍ واپَس نا مےٚ چھُ کَرُن ییٚتہِ چھٕ پٔژھۍ آمٕتۍ نا ییٚتہِ گژھِ مُشکِل اتہِ کیاہ تھاوو بتھہٕ کنہِ یِمَن یہِ اوٚس تھوڑا نہ أسۍ چھٕ کھٮ۪وان یہِ تیزٕے تیزٕے یہِ ژِیٖر لیٹ پَہمَتھ اَمہِ موٗجوٗب وۄنۍ کَرِو کیٚنٛہہ سا تہٕ وۄنۍ دِیو یُکنَتھ یہِ چھُ ضروٗری ضروٗری یہِ چھُ عیزتُک سوال ؤنٛکیٚس یہِ کٔرِو ؤنۍ ٹرانٛسفر تۄہہ کوٚروٕ یور مونٛگوٕ اکھ چیٖز تور سوٗزوٕ بیاکھ چیٖز